ہیٚلو اسلام علیکُم آ تُہۍ چھِ حظ پِرٛنٛس فٔہیٖم أسۍ حظ چھِ بُرایدا آ تُہۍ چھِ حظ ٹھیٖک پٲٹھۍ ایٚکچُلی أسۍ آیےَ مَطلب یور کَشمیٖر سِریٖنَگرَس منٛز چھِ أسۍ وُنکیٚن ریٖسیٚنٛٹلی تہٕ اسہِ اوس تُہۍ چھِو حظ آٹ تُہۍ چھُو حظ آٹوٗ اچھا أسۍ حظ چھِ ییٚتی سِریٖنگرس منٛز اسہِ حظ اوس یہِ أسۍ حظ آے نیٚبرٕ پیٚٹھ آ تہٕ اسہِ حظ اوس آ یِمن کیٚنٛژَھن جایَن آ سٲر کَرُن اسہِ حظ اوس اسہِ حظ اوس یَتھ آ نِشا نِشاط باغ یِم مغَل گاڈنٕز چھِ یِمَن حظ اوس اسہِ سٲر کَرُن آ بیٚیہِ حظ اوس اسہِ یور اَنَنتہٕ ناگ یِمن سُپرِنٛگٕز جیسے کہِ کۄکَرناگ چھُ یِمن جایَن اوس اَسہِ گَژھُن بیٚیہِ حظ اوس اسہِ گُلمرگ گَژھُن تہٕ بیٚیہِ اوس اسہِ لیٚکن کیٚنٛژَن آ جایَن گَژھُن اسہِ حظ اوس مطلب واریاہَن جایَن اوس اَسہِ گَژھُن آ تہٕ اسہِ حظ اوس وۅنۍ تۅہہِ سۭتۍ اَسہ کوٚر وۅنۍ تۅہہِ سٍتۍ کَنٹیکٹہٕ اسہِ دوٚپ آ أسۍ وُچھو آ تُہۍ ٲسوا فِرٛی تُہۍ کَر ٲسِو فِرٛی تُہۍ ٲسوا پگاہ فِرٛی تہٕ اَسہِ اوس تیٚلۍ پگاہ گَژھُن تہٕ بیٚیہِ ؤنِو تُہۍ یہِ ریٹ کیٛاہ چھِ حظ تُہۍ ؤنِو مےٚ مَطلَب أسۍ أسۍ حظ چھ آمٕتۍ واریاہ دوٗرِ پیٚٹھ اسہِ حظ چھُ وۅنۍ یہِ آ أسۍ حظ چھِ واریاہ دوٗرِ پیٚٹھ آمٕتۍ اَز ٲسۍ سَمَر وَکیشَنٛز اِسی لیے دوٚپ اسہِ آ أسۍ کَرو اَز کَشمیٖرآ یہِ سیر تہٕ اسہِ حظ دوٚپ پَتہٕ چھُ سکوٗل تہِ گَژھُن تہٕ اِسی لیے دوٚپ اسہِ وۅنۍ کَرو أسۍ تۅہہِ سۭتۍ کَنٹیکٹہٕ تُہۍ ؤنۍتَو پاںٛ پانٛژھ ہَتھ چھُو تُہۍ وَنان آ پانٛژھ ہَتھ کوٚتَس تام چھِو تُہۍ ونان مطلَب أکِس دۄہَس پیٚٹھ حظ یا کِنہٕ أکِس مَطلب أکِس أکِس جایہِ کِنہٕ فُل ڈے نہ حظ یےَ چھُ واریاہ زیادٕ گَژھان

نہ حظ آ مےٚ کوٚر یہِ اَوے کہِ موٗجوٗب یہِ آٹوٗ تِکیٛازِ مےٚ دوٚپ یہِ گاڑیٚن منٛز چھِ اَز واریاہ سَفوکیٚشن گَژھان چھِ اصٕل پٲٹھۍ چھُنہٕ یِوان بیٚہنہٕ بیٚیہِ چھُ آٹوٗوَس منٛز چھِ واریاہ زیادٕ ٹایِم تہِ بَچان تہٕ مےٚ دوٚپ واریاہَن جایَن یہِ گٔلِی یَن ؤلی یَن منٛز چھُ یہِ نیرن اِسی لیے کوٚر اسہِ آٹوٗوٕے ساڈ ژور ہَتھے چھُ گَژھان زیادٕے نہ حظ سُے چھُ زیادٕے پَہَم گَژھان تہٕ ژور ہَتھ گوٚو تیٚلہِ فایِنَل نہ حظ ژور ہَتھ تُلِو وۅنۍ اَدٕ حظ تُلِو حظ کیٚنٛہہ چھُنہٕ پَرواے تہٕ تیٚلہِ روٗزِزیٚو پگاہ ریڈی تہٕ تُلِو حظ بِہِو حظ خۄدایَس حَوال تُلِو